السلام علیکم ورحمتہ اللہ وبرکاتہُ پانژھ نمبر چھِ یِم دہ تہٕ دہن لچھن درمیان یِوان گۄڈنیُک گوٚو باہہ دوٚیِم گوٚو پندہ ترٛییم گوٚو سدہ ژورِم گوٚو لچھ پوٗنٛژم گوٚو ٲٹھ لچھ